سانہِ کٔشیٖرِ منٛز چھِ واریاہ تِم جاے تہٕ تِم گَرٕ ییٚتہِ ٹوٗرِسٹ چھِ یِوان بیٚہنہٕ خٲطرٕ جاے فراہم کَرنہٕ کیٛازِکہِ تۄہہِ پَتاہ چھُ کٔشیٖر چھُ اَکھ مشہوٗر اَمہِ لِحاظٕ کہِ ییٚتیُک ٹوٗرِزٕم چھُ بَڑٕ زَبَردَس کیازکہِ ییٚتہِ چھِ واریاہ تِم جاے یوتَتھ ٹیوٗرِسٹ واتان چھُ بیٚیہِ سٲل کَران چھُ کٔشیٖر منٛز چھِ جایہِ جایہِ واریاہ ٹیوٗرِسٹ جاے تہِ تہٕ بیٚیہِ ٹوٗرِسٹ ہَٹ تہِ آمٕتۍ بَناونہٕ تمہِ سۭتۍ سۭتۍ تہِ چھِ واریاہَن جایَن ریسٹ ہاوُس تہِ آمٕتۍ بَناونہٕ بیٚیہِ کٔشیٖر ہِنٛدۍ لُکھ چھِ بَڑٕ زَبردست عٮ۪زَت تہٕ احترام کَران یِمَن تہٕ أمۍ چھِ پَنٕنۍ گَرِ تہِ تھاوان ییٚتہِ یِمن ٹوٗرِسٹَن یِم جاے دِوان چھِ ییٚتِکۍ لوٗکھ چھِ ہَر وقتَن اَتھ منٛز پہل قدمی کَران کہِ یِم تہِ ٹیوٗرِسٹ یِن تِمَن چھِ بَڑٕ زَبَردَس مَدَت تہِ کَران بیٚیہِ مہمان نَوٲزی تہِ کَران تمہِ پَتہٕ چھِ کٔشیٖر منٛز مُختلِف چیٖز تہٕ ویرایٹی یِم بَناونہٕ یِوان چھِ یَتھ منٛز وازوان چھِ اَکھ زَبَردَس مشہوٗر تتہِ چھِ یِوان تِمَن پیش کَرنہٕ تٔمۍ عَلاوٕ اَگَر أسۍ وٕچھو کٔشیٖر مَنٛز چھِ واریاہ تِم خوٗبصوٗرت جاے یِم مُلکُک یہِ کوٗنہٕ کوٗنو پٮ۪ٹھ لوٗکَن پانَس کُن لٔمِتھ اَنان چھِ ییٚتہِ أسۍ وٕچھو گُلمرگ چھِ شالمور چھُ سری نگر سِٹی منٛز تہِ چھِ واریاہ تہٕ باقین ڈِسٹرکَن اَندر تہِ چھِ واریاہ تٔمۍ جاے ییٚتہِ لوٗکھ یِوان تہِ چھِ تمہِ پَتہٕ چھِ سٲل کَران تہٕ سٲنۍ یَتھ سٲنِس کُپوٲرِس ڈِسٹرکَس مَنٛز تہِ چھِ واریاہ تٕم جاے یِتھ کٔنۍ لولاب چھُ کاروَن چھِ تہٕ واریاہ جاے چھِ یِتھ کٔنۍ بَنگَس چھِ ییٚتَتھ لوٗکھ یِوان چھِ تمہِ پَتہٕ چھِ سٲل کَران تہٕ ییٚتِکۍ لوٗکھ چھِ تِم بَڑٕ زَبَردَس مہمان نَوٲزی کَران ٹیورِسٹ ہَٹ تہِ چھِ مگر تمہِ علاوٕ تہِ چھِ لُکھ واریاہَن ٹیوٗرِسٹَن پَنٕنۍ گَرِ تہِ جاے دِوان ییٚمہِ سۭتۍ تِمَن تَتہِ جاے چھِ دِوان